اَسلامُ علیکُم وَرحمتہ اللہ وعلیکُم سلام سَر یہِ چھِ حظ ٹاپ لایِن اٮ۪لٮ۪کٹرٛانِکٕس سَر اَسہِ حظ اوس اوترٕ پَنُن فون حظ ترٛومُت اَکھ حظ اوس تَتھ سَر آی سی دٔزمٕژ اَہَن حظ سَر بیٚیہِ حظ اوس تَتھ ڈِسپٕلے سَر برٛیکیج سَر وٕنۍ حظ چھِ سر عرض یِتھ کٔنۍ زِ تَتھ کیٛاہ گوٚو تَتھ حظ اَہَن تُہۍ وٕچھُو حظ سَر تُہۍ تَتھ حظ نایِن فایِو نایِن سِکِس تھرٛی سٮ۪وَن زیٖرو تھرٛی ایٹ فور حظ سَر اَہن حظ ڈِسپٕلے چھِ حظ سَر اوکے وٕنۍکٮ۪نَس اَہَن حظ سَر اَہَن شُکریہ شُکریہ سَر سَر وۄنۍ کَر حظ یِمو أسۍ تیٚلہِ ٹھیٖک حظ شُکریہ شُکریہ سَر تیٚلہِ حظ یِمو سَر مَنڈے أسۍ ٹھیٖک چھِنہ سَر ژوٚوُہ شَتھ رۄپیہِ اَہَن حظ بہٕ یِمہٕ حظ صُبحٲے کِنہٕ اَکہِ بَجہِ پَتھ کُن سَر اَہَن حظ سَر ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ سَر اَہَن حظ اَہَن حظ ٹھیٖک حظ چھِ ٹھیٖک حظ اَہَن حظ شُکریہ شُکریہ سَر شُکریہ اَدٕ حظ اَسلامُ علیکُم